وَٹ اِز ہیٚلِتھ کِیَر سِسٹَم لایِک اِن گاندَربَل ڈِسٹرک وَٹ ٹایپس آف میٚڈِکَل فیسِلِٹیٖز میٚڈِکَل سِسٹَم چھُ ییٚتہِ واریاہ اَویلِبٕل گاندَربَلَس مَنٛز گاندَربَل ڈِسٹرک ہوسپِٹَل چھُ دوٚدُرہُما بییٚہِ چھُ مَطلَب کینٛہہ چھِ پرایویٹ کینٛہہ چھِ گَوَمینٹ تہِ گَوَمینٹَس مَنٛذ چھِ آز چھُ واریاہ بوٚڑ ہوسپِٹَل دۄدرہامہِ تَتھ چھِ وَنان دۄدرہُما گاندَربَل ڈِسٹرک ہوسپِٹَل چھُ تَتہِ تَتہِ چھِ بٮ۪ڈٕس چھِ اَویلیبل ہَر کانٛہہ فیسِلِٹی چھِ اَویلینل تَتہِ مَگَر تَتہِ چھُنہٕ سٹاف اَویلیبل کِہینۍ نہ سٹافِچ چھِ تَتہِ واریاہ قِلَت ڈاکٹَر چھِنہٕ آلموسٹ آسان تَتہِ نایٹَس اَویلیبل زیادٕ کِہینۍ نہ تَتہِ چھِ یِم دۄہلہ چھِ تِم کٲم ہیٚوان یہِ سٹافٕچ کٲم چھِ ہیٚوان تِم سٹوڈنٹن تَتہِ چھِ سٹوڈنٹ اِنٹٲرٕنشِپ وٕنکیٚس کَران تہٕ تِم چھِ ہیٚوان کٲم تِمنٕے مَطلَب اووَرآل چھِ تَتہِ چھِ نہٕ سٹافٕچ واریاہ قِلَت تہٕ بیہامِس مَنٛز چھُ پرَیویٹ زٕ یِم نرسِنٛگ ہیٚلِتھ چیمبَر اینٛڈ لایِف لایِن کُچھ کیٚاہ تام چھُ تَتھ ناو تہٕ تِم چھِ پرَیویٹَس مَنٛز مَگَر تَتہِ چھُنہٕ بٮ۪ڈ اَویٚلیبل اَتہ تَتہِ کِہیٖنۍ نہٕ ہیٚلِتھ چیمبَرس مَنٛز ما آسہِ اَویٚلیبل سُہ چھُ ڈاکٹَر شَوکَتُن تِم ما آسان تَتہِ آز کَران سرجِری تیٖژاہ پرَیویٹ نولیج چھَنہٕ مےٚ تِہِنٛز کِہیٖنۍ نہٕ مَگَر یُس لایف لایِن چھُ تَتہِ ٲسۍ یِم سرجِری امہِ برونٛہہ کَران زیادٕ سرجری ٲسۍ تِم کَران گَینی رِلیٹِڈ تہٕ تِمَن ٲس پَتہٕ کیٚاہ تام ریٚجِسٹریشَن کُچھ کِہینۍ تہٕ سُہ گوٚو بَنٛد مَطلَب تَتہِ چھِنہٕ آز بیٚڈ اَویٚلیبل کِہیٖنۍ تَتہِ چھُ شایَد آزٕ گَژھان ژھوٚرُے کَنسَلٹیشنے یٲژَن تہٕ بیاکھ گوٚو بیٖہاما ڈِسپنسری چھِ تَتہِ چھِ ڈِسپنسری چھِ اَڑیٚن جایَن چھِ خٲلی ایٚمنَیزیشَن اَڑیٚن جایَن چھُ بیٚڈ اَویلیبل اَڑیٚن جایَن چھُ میٚڈِسَن کِہیٖنۍ ییٚتیٚتھ اَویلیبل بیٚڈ چھُ تَتیٚتھ چھُ نہٕ سٹاف اَویلیبل کِہینۍ ییٚتیٚتھ میٚڈِسَن اَویلیبل چھُنہٕ کہیٖنۍ نہ تَتیٚتھ چھُ سٹاف ییٚتیٚتھ یہِ چھُنہٕ اَویلیبل کہیٖنۍ کیاہ چھِ وَنان اَتھ اِمنایزیشَن تَتہِ چھُ اَویلیبل خٲلی اِمنایزیشَن تَتہِ چھُنہٕ باقی میٚڈِسَن اَویلیبل کِہیٖنۍ مَطلَب فیسِلِٹِیٖز چھِ ییٚتہِ واریاہ کَم واریاہ زیادٕ کَم فیسِلِٹِی ہوسپِٹَل چھُ برونٛہہ ٲس تَتہِ یُس بروٚنہِم ہوسپِٹَل اوس تَتہِ آسہ نہٕ تیٖژَہہ فیسِلِٹِی یُس نوٚو ہوسپِٹَل چھُ تَتہِ چھِ فیسِلِٹِی اَویلیبل جیسے اِنڈوسکوپی ٲس گَژھان امہِ برونٛہہ ٲس نہٕ گَژھان کِہیٖنۍ سیٚگمنڈٕسکوپی ٲس نہٕ گَژھان کِہینۍ نہٕ واریاہ سرجِریٖز چھِ تِم یِم نہٕ تَتہِ نہٕ آسنہٕ گَژھان کِہینۍ نہٕ آز چھِ تِم گَژھان مَگَر بیٚیِس چھِ تِم سٹوڈنٹَن پیٹھ سٹاف چھُنہٕ تَتہِ اَویلیبل پانہٕ کِہیٖن تَتہِ چھِ واریاہ دوہہ پَتہٕ دوہہ چھِ تَتہٕ گَژھان شِکایتہٕ کیاہ یہِ چھُنہٕ سٹاف چھُنہٕ اَتہِ اَویلیبل کِہیٖنۍ ڈاکٹرس چھِنہٕ آسان اَویلیبل کِہیٖنۍ مَطلَب ایٚمَرجنسی کرٹِکَل کٲنٛسہِ پیشَنٹَس چھِ آسان حالَت تِم چھِ کَران مَطلَب تِم چھِ خٲلی تَتہٕ تمس فٮسٹ ایڈ دِوان تِمَن چھِ پیٚوان تِم صووُر ریٚفَر کَرٕنۍ بِکاز آف لیک آف سٹاف تَتہِ چھُنہِ سٹاف اَویلیبل کِہینۍ نہٕ لوکیلِٹی مَنٛز چھِ أسۍ خٲلی کَنسَلٹیشنہٕ خٲطرٕ تور گَژھان وۄنۍ چھُ کُنہِ وِزِ کٲنٛسہِ پیشَنٹَس پیٚوان سرجری ہٕنٛز ضورَتھ تَتھ چھُ پیٚوان واریاہ ٹایِم ویٹ کَرُن مَطلَب کٲنٛسہِ تھاوان سرجِری کٲنٛسہِ آسہِ زیادِ مَجبوٗری تمِس چھُ پیٚوان ایٹ لیٖسٹ تویتہِ ریٚتھ کَرُن ویٹ کیازکہِ یہِ چھُ یَتھ گاندَربَل ایریاہَس مَنٛز ڈِسٹرک ہوسپِٹَل اَکوے ییٚتہِ یِم فیسِلِٹِیز اَویلیبل چھِ باقیَن جایَن تہِ چھِ ہوسپِٹَل وۄنۍ گوٚو تَتہِ چھَنہٕ یِم سرجِرِیٖز گَژھان کِہینۍ نہٕ تمہِ کِن چھِ تمہِ باپَت آسان اَتہِ واریاہ زیادٕ بیٖڈ تہٕ تَتھ پیشَنٹَس چھُ پیٚوان واریاہَس ٹایمَس مَطلَب ویٹ کَرُن ییٚمہِ کن تِمَن پیٚوان چھُ پَتہٕ پرایویٹ سیٚکٹَرَن مَنٛز گَژھُن تہٕ سرجری یا ٹریٹمنٹ کَرناوُن تہٕ بییٚہِ روٗد اَتہِ نرسِنٛگ ہوم نرسِنٛگ ہومَس مَنٛز چھِ ٲسۍ تِم کَران سرجری وۄنۍ گوٚو آز چھِنہٕ تِم کَران تَتہِ سرجری کہیٖنۍ أڈۍ گَینی پیشَنٹ ٲسۍ پَتہٕ کَران پریٚفَر نرسِنٛگ ہومے گَژھُن کیازکہِ ییٚلہِ نہٕ ہوسپِٹَلَس مَنٛز تِمَن یہِ ٲسۍ دِوان ڈیٹے سرجری خٲطرٕ یا ٹریٹمنٹ خٲطرٕ تِم ٲسۍ کَران پریٚفَر پَتہٕ نرسِنٛگ ہوم گَژھُن تہٕ آز چھِنہٕ تَتہِ تہِ گَژھان سرجری کِہیٖنۍ آز چھِ پیٚوان تِمَن ہور صوٚوُر گَینی ہوسپِٹَل گَژھُن ٹرسٹ تِمَن چھُ پیٚوان آز توٗرۍ گَژھُن یُس تہِ آز یہِ آسہِ پیشَنٛٹ گَینی پیشَنٛٹ آسہِ تہٕ وۄنۍ روٗد باقی پیشَنٛٹَن ہٕنٛز دۄدرہامہِ چھُ ہوسپِٹَل تِم پیشَنٹ چھِ یِوان تَتہِ چھِ مَطلَب واریاہ فیسلِٹیٖز چھِ تَتہِ ٹیٚسٹَن مَنٛز مَطلَب چھِ تَتہِ ٹیٚسٹز چھِ تَتہِ کَران واریاہ مَگَر آل تَتہِ چھِ تویتہِ چھِ تَتہِ گَژھان أڈی ٹٮ۪سٹ أڈۍ ٹیٚسٹ چھِ پیٚوان پیشَنٹَس کَرٕنۍ پرایویٹ دوٚیِم چھُ تَتٮ۪ن لٲن آسان لٔگِتھ گۄڈَے نیٚبرکَنتھ پیشَنٹَن ہٕنٛز وٲرۍ رَٹنہٕ خٲطرٕ ٹیٚسٹَن خٲطرٕ یُس پیشَنٹ بِچور بیٚمار چھُ آسان یٔمس زیادٕ کٲنٛسہِ پیشَنٹَس زیادٕ نیٖڈ تیٖتِس ٹایمَس چھُ آسان سُہ مَران تھوڑا چھِ تَتہِ آز فیسِلِٹی مَگَر تویتہِ چھَنہٕ تَتہِ سٹافِچ کمی چھِ تَتہِ واریاہ آز حظ چھِ فیسَلٹی چھِ واریاہ مَگَر سٹاف چھُنہٕ کِہیٖنہٕ دوٚیِم کَتھ چھِ فیسَلٹیز یہِ چھِ مَطلَب زَن اِنڈوسکوپی ٲسۍ تَتہِ کَران صوورِ ییٚتہِ دۄدَرہامہِ ہَسپَتال تہٕ تَتھ چھُ پیٚوان بیاکھ ٹیٚسٹ کَرُن سُہ ایچپیٚروری سُہ چھُ پیٚوان پرایویٹ کَرُن سُہ ٹیٚسٹ سِمنڈوسکوپی ٹیٚسٹ تہِ چھِ کَران پَتہٕ چھِ سرجری خٲطرٕ پیٚوان بیٚکِس جایہِ گَژھُن ییٚلہِ نہٕ تَتہِ بیٚڈے اوس بیٚڈ اوس اَویلیبل سٹافے چھُنہٕ اَویلیبل کِہِیٖنۍ تِم چھِ دۄہَس ترے سرجری یا ژور سرجری باقیَن سرجری فاقین دۄہَن چھِ آسان تِمَن کَنسَلٹیشَن ڈاکٹَرے چھُنہٕ اَویلیبل پیشَنٹ ہَے گَژھَن تہٕ گَژھَن کوٚت یہِ چھُ دۄدَرہٲمِس مَنٛز اَکوے ہوسپِٹَل گاندَربَل ڈِسٹرکَس مَنٛز یہِ ہوسپِٹَل آبٲدی تہِ چھَس واریاہ آبٲدی چھِ واریاہ لُکھ أندۍ پٔکۍ چھِ أندۍ پٔکۍ چھِ یِمَن نِیَر بے چھُ گَژھان ہوسپِٹَل یہے مَطلَب نَزدیک تَتہِ چھِ نہٕ مَگَر یہِ کِہیٖنۍ تَتہِ چھِ لیک آف واریاہ فیسَلٹی چھِ بییٚہِ روٗد تَتہِ سُہ ہیٚلِتھ چیمبَر ہیٚلتھ چیمبَرٕ ٲس گۄڈٕ گَژھان سرجری سُہ چھُ یِوان شُمار کَرنہٕ نرسنٛگ ہومَس مَنٛز تَتہِ ٲس گَژھان واریاہ سرجری برونٛہہ أزِچ چھَنہٕ مےٚ تمِچ پَتَہ کِہیٖنۍ نہٕ تَتہِ کیاہ چھُ آز فیسَلٹی تِمَن اَویلِبِل اووَرآل گورمنڑَس مَنٛز چھِ فیسَلٹی سٹافِچ چھِ کمی تیژاہ تہِ فیسَلٹی چھَنہٕ کینٛہہ ییژاہ آسٕنۍ گٔژھ ایز پٔر ڈِسٹرک ہوسپِٹَل اِن سَب ڈِسٹرک ہوسپِٹَل چھُ تمہ حِساب چھُ نہٕ تَتہِ فیسَلٹی کِہینۍ دوٚیِم چھُ اَتہِ کِلنِک چَلان یَتھ کِلنِکَس مَنٛز بہٕ تہِ ٲسِس جاب کَران بلٮ۪سڈ ہینٛڈ چھُ ڈاکٹَر فیروز احمَد خانُن تَتہِ چھِ واریاہ ٹیٚسٹ چھِ تَتہِ گَژھان تہٕ مےٚ باسان ہوسپِٹَل کھۄتہٕ چھِ تَتہِ زیادٕ ٹیٚسٹ گَژھان ییٚمہ حِسابہٕ تَتہِ بہٕ ٲسِس پیشَنٹَن ہُنٛد فلو وٕچھان بِکاز پیشَنٛٹ چھُ پَتہِ پرٮ۪فَر کَران گَژھُن پیارنہٕ کھۄتہٕ یَپٲرۍ چھِ تمِس بِچٲرِس دَگ تہِ آسان دود چھُس آسان پرارنہٕ کھۄتہٕ چھُ سُہ دَپان بہٕ کَرٕ رۄپیہِ دَہے خَرِچ تہٕ بہٕ گَژھٕ پریویٹ سیٚکٹَرَس مَنٛز سۄے کمی چھِ تہٕ اَگَر تَتہِ سٹاف آسہِ ہا اَویٚلیبل تَتہِ آسَن فیسلٹیز آسہ ہَن تَتہِ سٹاف تہِ آسہِ ہا اَویٚلیبل تِم کَرہَن تمی حِساب سُہ مَطلَب چالوٗ جو بھی تَتہِ لیب ویب چھُ یہِ مَگَر تَتہِ ییٚلہِ نہٕ سٹافے اوس تِم کیاہ کَرَن تَتہِ تَتہِ چھُ او ٹی ٹیٚکنِشَن چھُن تَتہِ کہیٖنۍ تَتہِ چھِ سٲری پَکناوان کٲم یِمَن بیسِک نرس نرس یِم اوڈَرلی بیسَس پیٚٹھ